کَشمیرَس منٛز چھ وارِیاہ کُلۍ تِم یِم نہٕ ییٚتہِ یِوان چھِ کیٚنٛہہ مِثال اَمبہٕ کُل چھِ سَنگتَر کُل چھ یا باقٕے کاجو کُل چھِ یا باقٕے کُلۍ چھِ لیٚمبۍ کُل چھِ یِم ہیٚکَن نہٕ کَشمیرَس منٛز یِتھ کیٚنٛہہ تِکیازِ ییٚتہِ چھِ آسان موسَم بَدلِتھ بَہارَس منٛز ییٚمہِ ساتہِ سممَر چھ آسان بَہار تمہِ ساتہٕ چھِ آسان اَلَگ ییٚتہِ گَرمی ییٚمہ ساتہٕ وَنٛدٕ چھِ آسان تمہِ ساتہٕ چھِ آسان تۭر تمے کِنۍ چھِ پیٚوان ییٚتہِ کَشمیرَس منٛز یِم کُلۍ ہیٚکَن نہٕ ییٚتہِ روزِتھ کیٚنٛہہ اَگَر سَنگتَر کُل چھُ تَتھ گَژھہِ تاف آسُن بَاہن ریٚتَن تمہِ کِنۍ ہیٚکہِ سُہ نٮ۪برٕ آسِتھ کَشمیرَس منٛز ہیٚکہِ نہٕ ٲسِتھ کیٚنٛہہ تِتھے کٔنۍ چھُ اَمبہٕ کُل سُہ تہِ ہیٚکہِ نیٚبرے مَطلَب یِتھ کَشمیرَس منٛز ہیٚکہِ نہٕ یِتھ کیٚنٛہہ